انڈیا کیٚن پانٛژن سٹیٹسن ہُند ناو چھ تمو منٛز چھ گۄڈٕنِکُے یِوان آندراپردیش دۄیم چھُ بِہار تریٚیِم چھُ گووا تہٕ بیٛاکھ چھِ کرناٹکا تہٕ بیٛاکھ چھُ مدیا پردیش